اسلام علیکُم أزیُک ٹاپِک چھُ اَسہِ یہِ کہِ کیٚنہہ خاص تِوہار چھُٹیہِ یِم ہِندُستانَس منٛز چھِ تہٕ بیٚیہِ یِم مَناونہٕ چھِ یِوان گۄڈٕنٮ۪تھٕے اَگر أسۍ نِمو ہِندُ مَذہَبُک چھُ اکھ فٮ۪سٹِوَل تِوہار یَتھ ہولی چھِ وَنان ہولی چھُ اکھ تہوار رَنگَن ہُند اَمہِ دۄہ چھِ لُکھ پانہٕ ؤنۍ مِلان وقت بِتاوان یِکوَٹَے رنگ چھکان اکھ أکِس تہٕ بیٚیہِ چھُ یِوان خصوٗصاً اکھ پوٗزا کرنہٕ تَمہِ علاوٕ اَگر أسۍ وٕچھو مُسلمانَن ہٕنٛدۍ زٕ زٕ مَخصوٗس تہوارعیٖد الفِطر تہٕ عیٖدُ الاضحیٰ عیٖد الفِطر چھُ تٕرٛہَن دۄہَن ہِنٛدِ روزٕ پَتہٕ آ فِطر فِطرُک مطلب چھُ آسان سَخاوَت کَرٕنۍ لُکن دیُن کیٚنہہ آ تہٕ تَمہِ پَتہٕ چھےٚ یہِ عیٖد یِوان مَناونہٕ عیٖدُ الاضحیٰ یَتھ بکرا عیٖد تہِ چھِ یِوان وَنان وَننہٕ اَتھ منٛز چھُ قۄربان تہِ یِوان کرنہٕ یہِ قۄربان چھُ حضرتِ اِسماعیٖل عَلَيهِ الصلوۃ والسلام سٕنٛدِس ناوَس منٛز یِوان کرنہٕ بیٚیہِ تہِ چھِ کیٚنہہ تِوہار یِم زَن سِکھ مَذہَبَس سۭتۍ یا بَدل مَذہَبَن سۭتۍ وبَستہٕ چھِ تہٕ یِم سٲری تہوار چھِ أسۍ پُرجوش دِلہِ کٮ۪و گہرایو سۭتۍ اَمُن بایی چارٕ پانہٕ ؤنۍ پھٔہلاوان تہٕ ہیٚچھناوان اَسہِ یِکوَٹَے کِتھ کٔنۍ چھُ اِنسانن روزُن ماے تہٕ محبت سان